ساروٕے کھۄتہٕ یُس اکھ لیجنٹ چھُ یُس مےٚ آیڈِیل چھُ سُہ چھُ ییٚتُک ڈی سی بانڈی پوراہُک بنڈٕ پوٗریُک ڈی سی تمہِ سُند چھُ واریاہ زیادٕ سِٹوری سُہ اوس واریاہ زیادٕ غریٖب مطلب کیٚنہہ وقت اوس نہٕ تِمن گر بتہٕ کھیٚنہٕ خٲطرٕ تہِ نٕے آسہٕ ہن مطلب کھیٚنہٕ خٲطرٕ تہِ اوس نہٕ تمن کہیٖنۍ آسان سُہ اوس پتہٕ سکوٗل گژھان تہٕ تورٕ اوس یوان پتہٕ اوس پاٹ ٹایم جاب کران گاڑِ سۭتۍ آسان کنڈکٹٔری کران گاڑِ وٲلس سۭتۍ تمہِ پتہٕ اوس سُہ سکوٗل گژھان تہٕ پران اوس پتہٕ وارِیاہ زیادٕ لۄکٕچار اوس تٔمس مول تہِ گُزریومُت تہٕ یُس پتہٕ تٔمس ہورٕ بیٚنہِ تہِ آسہٕ تم پیٚیہِ پتہٕ سٲری گرٕے پیوٚ تٔمس پٮ۪ٹھ تہٕ سُہ چھُ مےٚ و آیڈل بنیومُت سُہ ڈی سی سُہ چھُ واریاہ زیادٕ اصل سُہ چھُ سارِوٕین سۭتۍ اصل مطلب نہَ چھُ تٔمس کیٚنہہ غُمنڈ نَہ چھُ تٔمس کیٚنہہ سُہ چھُ وارِیاہ زیادٕ اصل تہٕ بہتر تہٕ بہتریٖن ڈی سی بہٕ چھس یژھان زِ بہٕ تہِ گژھٕ تِژھٕے بنٕنۍ یُس سُہ سُہ چھُ غریٖبن تہِ وارِیاہ زیادٕ مدتھ کران